مےٚ اوس سکولس منٛز ساروٕے کھۄتہٕ فیورِٹ سبجکٹہٕ اوس مےٚ ہِسٹری مےٚ اوس واریاہ زیادٕ پَسنٛد گژھان مطلب ہِسٹری پرٕنۍ بیٚیہِ ٲس مےٚ بیٚیہِ ییٚلہِ مطلب پَران ٲس کہِ کیاہ چھُ گوٚمُت گۄڈٕ مےٚ اوس سبجَکٹہٕ واریاہ اصٕل مطلب ییٚلہِ بیٚیہِ کوسچن آنسٲرٕس أسۍ ہاوان اسہِ مطلب اُستاد یا ٹیچر ٲسۍ ہاوان تتھ اوس پیٚوان واریاہ زیادٕ بوٚڑ آنسر لیٚکھُن بیٚیہِ اوس گژھان واریاہ زیادٕ آنسر بوٚڑ لیٚکھن خۄش بہٕ ٲسس وَنان امہِ سۭتۍ مےٚ گژھہِ ہینڑ رایٹنٛگ گَژھہِ مےٚ امہِ سۭتۍ اصٕل تہٕ بیٚیہِ اوس آسان پَتہٕ اتھ یاد اوس آسان کرُن مےٚ اوس گژھان واریاہ زیادٕ خۄش بیٚیہِ ٲسۍ پرٲنۍ لُکھ مطلب زانان تِم مطلب کِتھ کٔنۍ ٲسۍ چھِ ریہن سیٚہن تِم کِتھ کٔنۍ ٲسۍ روزان تِم کِتھ کٔنۍ ٲس کھیٚن چیٚن کھیٚوان تِم کِتھ کٔنۍ ٲسۍ کھیٚن بَناوان تِم کِتھ کٔنۍ ٲسۍ پَلوٗ لاگان مےٚ اوس یہِ گژھان خۄش زانُن تَمے رود تَمے اوس مےٚ ہِسٹری واریاہ زیادٕ پَسنٛد گژھان بیٚیہِ ٲس مےٚ پیٚوان ییٚلہِ اسہِ میڈم ٲسۍ کوسچن آنسر ہاوان امیُک اکثر ٲسۍ آسان ہِسٹری یس بٔڑ کوشچن آنسٲرِس بہٕ ٲسس بیٚیہِ ٲسس بہٕ میم بٕلیک بوڈس پٮ۪ٹھ کوسچن مےٚ اوس گژھان خۄش لیٚکھن پَتہِ ٲس پَتہِ ٲس سۄ دَپان مےٚ لیٚکھ تہٕ امہِ سۭتۍ بہٕ ٲسس ایٚنجاے کران واریاہ زیادٕ ییٚلہِ ہِسٹری اوس بہٕ ٲسس واریاہ زیادٕ ایٚنجاے کران یتھے کٔنۍ بہٕ ٲسس دَپان میڈم بہٕ لیٚکھہٕ بہٕ لیٚکھہِ کوسچن آنسر بوڈس پٮ۪ٹھ مےٚ اوس گژھان خۄش